ہٮ۪لو وعلیکُم سلام آ ٹھیٖک تُہۍ کٕم چھِو اچھا اچھا ٹھیٖک گوٚو ؤنِو ماریا جی آ بہٕ چھَس سۄے بِلکُل آ ٹھیٖک تُہۍ چھِو حظ گَرِ ٹھیٖک آ ٹھیٖک گَرِ چھِو پانہٕ چھِوٕ ٹھیٖک کیٛاہ ؤنِو فرمٲیو سا بِلکُل آ آ آز تہِ چھِ اَسہِ اَسہِ چھِ آسان وَنٛدٕ وہرات ییٚتہِ کُلۍ آ زبردس چلان دُکان خۄدایَس شُکُر کُم ہی ییٚتہِ چھِ میٚوٕ کُلۍ میٚوٕ کُلۍ حظ چھِ مگر تِم چھِنہٕ آز لَگان کِہیٖنۍ تِم چھِ لگان سونتَس کُن تِم یی زیو تُہۍ تٔمۍ دۄہ تہٕ تٔمی دۄہ نِیو کیٛازِ کہِ آز لَگَن نہٕ تِم باغَس منٛز کِہیٖنۍ تہٕ پوشہِ کُلۍ یِیوٗ تُہۍ تہٕ تِم نِیوٗ تہِ کیٚنہہ چھُنہٕ پرواے آ زیادٕ ما اور اورٕ چھا زیادٕ نۄقصان گوٚمُت اچھا اچھا ٹھیٖک ٹھیٖک مطلب یُس مرژٕوانگَن کُلۍ چھِ تِم گژھَنو تۄہہِ شیٖتھ رۄپیہِ تہٕ بیٚیہِ کُس ووٚنو تۄہہِ وانگَن کُلۍ تِم گژھَن اَکھ ہَتھ تہِ پَنٛژاہ رۄپیہِ ٹماٹَر کُلۍ تہِ چھِوٕ ننۍ ٹماٹَر کُلۍ چھِ واریاہ درٛوٚگۍ تہِ کیٚنہہ چھِنہٕ أسۍ کَرَو تۄہہِ لیس تہِ کیٚنہہ چھِنہٕ پرواے تُہۍ اِیٖزیو تہٕ پوشہِ کُلۍ تہِ بَنَن کیٚنہہ چھُنہٕ پرواے آ تِم چھِ مگر واریاہ درٛوٚگۍ تہٕ کیٚنہہ چھِنہٕ پرواے تُہۍ اِیو تہٕ تُہۍ وٕچھو تہٕ کیٚنہہ چھِنہٕ پرواے پَتہٕ کَرِ خۄدا صٲب سہلٕے کیٚنہہ چھُنہٕ تُہۍ چھِو اَسہِ پَنُن کَسٹَمَر کیٚنہہ چھُنہٕ اِنشاءاللہ أسۍ کَرَو کَمٕے کیٚنہہ چھُنہٕ تُہۍ اِیٖزیو تہٕ صُبحس وٕچھو تہٕ بہٕ آسَو ییٚتی دُکانسٕے پٮ۪ٹھ آ واریاہ قسٕم واریاہ قسٕم یُس تۄہہِ خوش گژھیو سُہ نِیو تُہۍ اچھا اچھا ٹھیٖک چھِ تِم گژھَن مطلب پوشہِ کُلۍ یِم چھِ تِم گژھَن تِم چھِ گژھان ترٛےٚ ہَتھ پٮ۪ٹھ سِٹاٹ کیٚنہہ چھُنہٕ یُس تۄہہِ تَتھ منٛز پسنٛد یِی تہٕ سُہ نِیو تُہۍ اَدٕ کیٛاہ اسلامُ علیکُم